مےٚ اوس ٹرانسپوٹ اٮ۪جنسی سۭتۍ رٲبطہٕ کوٚرمُت مےٚ اوس اور گژھُن مےٚ اوس بیٚنہِ ہُنٛد تام گژھُن اسہِ ٲس نہٕ گٲڑۍ کرِ کہیٖنۍ پتہٕ کرے مےٚ کیب اکھ بُک یتھ منٛز مےٚ گژھُن اوس مگر تتھ گاڑِ ٲس تِژھ حالت خراب زِ بہٕ ہیٚچِس نہٕ تتھ گاڑِ منٛز بِہِتھٕے تتھ نہ ٲس ہارن سیٚود نہ اوس تتھ سیٖٹہٕ سیٚود برٛیک بریک فیل اوس تتھ تتھ اوس گاڑٮ۪ن تِمن سیٖٹن گوٚومُت کیٚنٛہہ تامَتھ تِمن اوس ڈوٚم درٛامُت یوٗرۍ تتھ اوس کور ژھیٚنۍ مٕتۍ تتھ اوس کھوٚتمُت تِم تتھ اوس ژھۄرُے سُہ ششتُرُے یوت منٛز اگر أسۍ وۄنۍ یِمن سۭتۍ رٲبطہٕ کران چھِ کم سے کم گژھِ گٲڑۍ ٹھیٖک آسٕنۍ گۄڈٕ گژھِ ڈرایور وٕچھُن میٲنۍ گٲڑۍ چھےٚ صحیح تیٚلے نیرٕ بہٕ اور ہے تِم چھِ پکان اوٗرۍ نہ آسان تتھ گاڑِ لوٚٹ کُنہِ نہ آسان ہوٚٹ کُنہِ ییٖ چھا کران کسٹمرن سۭتۍ اگر یِمو ییٖ کوٚر تیٚلہِ کھسوٕے نہٕ أسۍ کُنہِ گاڑِ تیٚمہِ چھِ اصل أسۍ پکو پایدٕلی